عام طور ونہٕ بہٕ یہِ کَتھ حظ کہِ اسہِ چھُ آسان ؤری کِس ؤرۍ یَس زٔمیٖن دٲری چوٗنکہِ أسۍ ٲسۍ پانَے زٔمیٖن دٲری کران أسۍ ٲسۍ گرَس منٛز چھِ اسہِ فیملی أسۍ ٲسۍ کران ؤرۍ یَس پانے زٔمیٖن دٲری مطلب گاسہٕ لوننہٕ پٮ۪ٹھٕے برابر دانہِ چھۄبنَس تانۍ ہر کانٛہہ زٔمیٖن دٲری ٲسۍ ؤرۍ یَس کران چیوں کہِ آز کَل چھُنہٕ وۄنۍ تیُتھ صحت تہِ کیٚنٛہہ بیٚیہِ چھُ آورِیار زَبردست ہر کٲنٛسہِ چھُ آوریار اور کٲشرۍ چھُنہٕ یہِ موٚزوٗرۍ کرنہٕ خٲطرٕ چھُنہٕ یہِ کٲشُر موٚزوٗر بَنان کیٚنٛہہ ؤنکیٚنس چھِ اَسہِ یِوان بَڑٕ مُشکِلات کیوں کہِ ییٚمہِ وِزِ آوریار لوٚگ زَبردست بچہٕ چھِ وٕنکیٚنَس پریویٹ سکوٗلَن گژھان پانہٕ تہِ چھِ آوٕرۍ اَسہِ چھِ پیٚوان یِم موٚزوٗر دوٗر دوٗر پَتہٕ ژھانٛرُن خصوٗصی ییٚمہِ وِزِ اسہِ بیول وَوان چھِ یا گوٚنۍ ٲسۍ بَناوان أسۍ اَسہِ چھُنہٕ اَمہِ خٲطرٕ آسان ایٚولیبٕل کیٚنہہ کیوں کہِ کٲشِر صحت تہِ چھُ واریاہ خراب صحتُک بُنیاد تہِ چھُ واریاہ خراب بہٕ وَننہٕ صحت چھُ تیُتھ ٹھیٖک کیٚنہہ ییٚمہِ سۭتۍ یہِ أسۍ زٔمین دٲری کرو یا أسۍ ٲسۍ پانٕے کران یہِ زٔمیٖن دٲری چیوں کہِ اَسہِ چھِ پیٚوان وۄنۍ موٚزوٗر ژھارُن کیازِ صحت چھُنہٕ تیُتھ کیٚنٛہہ تہٕ بیٚیہِ چھُ وٕنکیٚنس بَچَن ہُند پَرنُک زَبردست آوریار پانہٕ تہِ چھِ آسان نٮ۪بر اَمہِ پَتہٕ چھِ أسۍ یہِ دوٗرِ دوٗرِ تَجرُبہٕ کٲری پٮ۪ٹھ پیٚوان یہِ تَجرُبہٕ خٲطرٕ یِم موٚزوٗر انٕنۍ خصوٗصی بیول وونَس منٛز گوٚنۍ بناونَس منٛز دانہِ وَٹنَس منٛز مَگر َایٚولیبٕل چھُنہٕ گژھان کینٛہہ وۄنۍ چھِ أسۍ وٕنکیٚس کِس وکھتس منٛز کیاہ کرو مجبوٗری گژھان چھِ أسۍ چھِ انان بِہٲرۍ یِمن زَن تَجرُبہٕ کٲری چھنہٕ تِژھ کیٚنٛہہ تِم چھِ کران جلدی منٛز ٹھیکَس منٛز ژَھٕنان لونِتھ دٔستی ژھٕنان گُنڑتھ دٔستی ژھٕنان ژوٚمبِتھ دٔستی ییٚمہِ سۭتۍ ایٚگرِکَلچر لینڈ چھُنہٕ تیُتھ کیٚنٛہہ اکھ بہتریٖن چیٖز اوس یُس زَن پَنٕنہِ اَتھٕ نیرِ ہا اگر گرَس منٛز بٲژ دہ چھِ اگر دہ بٲژ زٔمیٖن دٲری کرہان اَگر بہتریٖن یہِ گژھِ یہِ گوٚو ٹھیٖک یا اَگر اَسہِ اَمہِ پَتہٕ تَجرُبہٕ دار بَنہِ ہا کٲشُر اَگر کران اگر کٲشرۍ کَرن زٔمین دٲری اَسہِ تَگہِ ہا وُہ لَفٕظ بَنہِ ہا کیٚنٛہہ یُس تِجرُبہٕ وول آسہِ یُس زن بیول ویول اصٕل ویہِ ہا اسہِ یُس زَن یہِ ہایہِ پَگہہ یہِ بیول کِتھ کٔنۍ وَوو یا اَتھ زٔمیٖنَس چھِ پیٚوان نیٚند کَرٕنۍ ایٚگرِکلچرس منٛز یہِ نیٚند کِتھ پٲٹھۍ گژھِ گژھٕنۍ یہِ فصٕل کِتھ پٲٹھۍ اُگہِ اَصٕل ییٚلہِ اکھ زٔمیٖن دار فٲیدَس منٛز یہِ تِم تَجرُبہٕ کار چھِنہٕ ؤنکیٚس بَنان کیٚنہہ سٮ۪ٹھاہ مُشکِل چھُ گژھان اسہِ تَجرُب وول دار ژھاڑُن یُس اَسہِ یہِ ہاوِ بیول کِتھ پٲٹھۍ وَوو یِتھ پٲٹھۍ سُہ اَسہِ نیٚند کِتھ پٲٹھۍ گژھِ گژھٕنۍ اَصٕل اور سَگ کَمہِ وِزِ دِمو یُتھٕے دانہِ لونُن کَمہِ آیہِ گژھِ لوننہٕ یُن یہِ کَمہِ آیہِ گژھِ تراونہٕ یُن یہِ کَمہِ آیہِ گژھِ چھوٚبنہٕ یُن اور پَتہٕ کِتھ پٲٹھۍ ہیٚکو کٔژِٹھ سُہ چھُ نہٕ اَسہِ وٕنکیٚس میلان کیٚنہہ چونکہِ کٲشِر چھِنہٕ ونٛکیٚس یہِ وٕنکیٚس یہِ موٚزوٗر کران تیٖژاہ کیٚنہہ اور ییٚمہِ وِزِ أسۍ یِم بِہٲرۍ اَنان چھِ یہِ چھُنہٕ یِم چھِنہٕ تَجرُب وٲلۍ کیٚنٛہہ بیٚیہِ چھُ زَبردست آوریار ؤنکیٚس بَچن پریویٹ سکوٗل چھِ گژھان یا بَچہٕ چھِ تِم چھِ حظ پَران چونکہِ وٕنکیٚس چھُ وٕنکیٚس چھُ مُلُک ترقی منٛز وٕنکیٚس چھُ مُلُک تعلیٖم حٲصِل کرنہٕ خٲطرٕ زَبردس وٕنکیٚس ہر کانٛہہ تعلیٖم حٲصِل کران دپان ہسا اَگر تعلیٖم حٲصِل گژھِ سُہ چھُ واریاہ بٔڑۍ دولت تمہِ تعلیٖم حٲصِل کرنہٕ خٲطرٕ چھُنہٕ اَسہِ وٕنٛکیٚس کٲشُر موٚزوٗر ہیٚکان ایٚولیبٕل گٔژھتھ کیٚنٛہہ تجرُبہٕ کٲری تَجرُبہٕ موٚزوٗر ژھارنہٕ منٛز چھِ اسہِ یِوان واریاہ دِکت اَسہِ چھُ پیٚوان تیٚلہِ دوٗر دوٗر گژھُن یُس یہِ تَجربہٕ دار کٲشُر موٚزوٗر یُس اَسہِ بیول ہایہِ ووُن یُس زن اَسہِ نیٚندٕ ہاوِ کَرُن سُہ چھُنہٕ اَسہِ وٕنکیٚس ایٚولیبٕل گژھان تیُتھ کیٚنہہ اَنان چھُ بِہٲرۍ تہٕ تِمن چھُنہٕ توٗتاہ تَجرُبہ کیٚنہہ یہِ کورُو برونٛہٕے تہِ عرٕض تِمن چھُنہٕ وٕنکیٚس تیوٗتاہ تَجرُبہٕ کیٚنہہ بِہٲرِس چھُ یی نہٕ تیُتھ تَجرُبہٕ یُس زَن أسۍ أسۍ وَنو یہِ زٔمِین دٲری ہسا کرو یہِ وٕنکیٚس گوٚو اور صحت تہِ چھُنہٕ تیُتھ کیٚنہہ پَنٕنِس گرَس چھِ پنُن گرٕ چھِ دہ بٲژ صحتُک چھُ واریاہ وٕنکیٚنس صحت چھُنہٕ تیُتھ کیٚنٛہہ تہٕ أسۍ ہیٚکو یہِ پانہٕ زٔمین دٲری کٔرِتھ چونکہِ ووں چھِ اَنان وٕنکیٚس أسۍ بِہٲرۍ وِہٲرۍ مَگر بہٕ وَنہٕ یہِ کہِ بہٕ چھس نہٕ سیٹِفاے تِہِنٛدِس منٛز کیٚنہہ کہِ تِمن چھُ کانٛہہ تَجرُبہٕ اور تِم ہیٚکن گوٚنۍ بَنٲوِتھ اور تِم ہیٚکن تِژھ نیٚندٕ کٔرِتھ تَمہِ سۭتۍ ہیٚکَکھ نہٕ کانٛہہ جلد بٲزِ جلدی کٲم تہٕ تَجرُبہٕ تَجرُبہٕ دار زٔمیٖن دار ژھانس منٛز چھِ اَسہِ واریاہ دکِت لگان